ہیلو اسَلام علیکُم تُہۍ چھُوا ڈاکٹر رُکَیا نہ حظ اَسہِ أسۍ یہِ حظ ایپاینٛٹمینٛٹَن ایپایِنٛٹمینٛٹ رَٹٕنۍ حظ اَسہِ چھِ دَنٛدَن أسۍ اَسہِ نظر دِیناوٕنۍ یِم چھِ مےٚ تھوڑا خراب نہ گٔمٕتۍ حظ ییٚیہِ حظ یِمَن حظ اوس أکِس مےٚ أکِس دَنٛدَس اوس مےٚ روٗٹ کَنال کَرُن حظ تہٕ بیٚیہِ چھِ مےٚ یِمَن أکِس دۄن دَنٛدَن حظ دگ آسان منٛزٕ منٛزٕ

نہ حظ کُنہِ ساتہٕ اگر یِمَن منٛز کینٛہہ پھَسہِ تَمہِ ساتہٕ چھِ یِمَن دَگ وَگ کَران تہٕ عام چھَنہٕ یِمَن دَگ آسان آ بالکُل حظ تہٕ وۄنۍ ٲس اَسہِ تُہٕنٛز ایپایِنٛٹمیںٛٹ رَٹٕنۍ حظ تہٕ تُہۍ ؤنۍ تو اَسہِ یہِ تُہۍ کَر چھُ آسان یَتھ کِلنِکَس پٮ۪ٹھ حظ سَنڈے چھُوا آسان تُہۍ حظ یہِ ؤنۍ تو مےٚ اَتھ کیاہ وَنان یہِ یہِ حظ یہِ فیٖس کوٗتاہ چھُ تُہۍ رَٹان حظ ترٛےٚ ہَتھ رۄپیہِ حظ ٹھیٖک حظ اہن حظ ٹھیٖک حظ اہن حظ ٹھیٖک حظ چھِ نہ حظ سُہ چھِ أسۍ پین کِلَر چھِ أسۍ منٛز منٛز یوٗز کَران حظ مگر بہٕ اوسُس دَپان حظ یِمَن کَرو یہِ روٗٹ کَنالٕے حظ تہٕ مےٚ دوٚپ یہِ توتہِ توتہِ ٹایم نیرٮ۪س تام حظ بیٚیہِ چھِ یِمَن سایڈ اِفیکٹٕز تہِ یِمَن پین کِلرَن آسان زیادٕ تَمی موٗجوٗب دَپیو اگر ہُے گژھِ ہَس ٹھیٖک ٹھیٖک حظ اہن حظ

ٹھیٖک چھُ حظ دٔپِو تُہۍ یہِ گژھِ ٹھیٖک پَتہٕ حظ کَڑنہٕ نِش بَچہِ حظ ٹھیٖک تُہۍ کَتہِ چھُ بیٚہوان حظ اَچھا اَچھا ٹھیٖک حظ چھُ اَچھِ اَچھا اَچھا شُکریہ شُکریہ